ہیٚلو سلام علیکُم ہیٚلو ہیٚلو آ ؤنِو حظ اہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُوا حظ ٹھیٖک پٲٹھۍ تۄہہِ حظ اوسوٕ اوٚتام فون کوٚرمُت تۄہہِ اوسُو ٹیکٕسٹہٕ تہِ کوٚرمُت تُہۍ ٲسِو دپان اَسہِ اَسہِ چھِ تۄہہِ اوسوٕ دوٚپمُت کیٛاہتام اَسہِ چھِ کیٛاہتام نیٚکلیس ضروٗرت ٹیکٕسٹہٕ تہِ اوسوٕ تۄہہِ کوٚرمُت آ آ أسۍ چھِ جِیولٲرٕس پیٚٹھ جِیولَری پیٚٹھ تُہۍ تُہۍ کَتہِ پیٚٹھ حظ چھُو اچھا اچھا مُنیٖب صٲب ٹھیٖک آ اَسہِ اَسہِ نِش تۅہہِ تۄہہِ چھَو وُنکیٚس پَیی أسۍ چھِ سری نگرس منٛز نمبر وَن وُنکیٚس آرنٕمینٹل دُکان یِوان ماننہٕ تہٕ اَسہِ نِش چھُ سٲلِم ایٚویلیبُل اگر تُہۍ سٲنۍ ویٚب سایِٹ تہِ وُچھو تتھ پیٚٹھ چھِ سٲلِم ریٹ چھِ أسۍ دۄہ پتہٕ دۄہ چھِ أسۍ ریٹ کھالان اَپ ڈیٹ کران اَتھ ریٹ لیٹسٹہٕ لیٹسٹہٕ راتھٕے ووت اَسہِ سعودی پیٚٹھ ووت اَسہِ مال راتھ ترٛوٚوُہ کیریٹ ترٛوٚوُہ کیریٹ مال ووت اَسہِ راتھٕے راتھ شامنَس گوٚو اَسہِ سُہ ڈیلِوَر ییٚتہِ کوریٚر تھرٛوٗ اَ اَز اَز حظ چھُ یُس ترٛوُ ترٛوٚوُہ کیریٹ چھُنہٕ حظ اَکھ گرام چھُ وُنکیٚس پانٛژھ ساس رۄپیہِ گژھان کُنوَنٛزاہ شتھ رۄپیہِ حظ چھِ وُنکیٚس وُنکیٚس حظ چھِ کُنوَنٛزاہ شتھ کُنوَنٛزاہ شتھ ایٚراوُنٛڈ چھِ وُنکیٚس ریٹ وُچھ حظ وُچھ حظ بہٕ وَنَے ژےٚ وُچھ حظ بہٕ وَنَے ژےٚ اکھ کَتھ اگر ژٕ رِنٛگ اَکھ نِکھ تتھ گَژِھی کُنوٕ کُنوُوَنٛزاہ شتھ یا پانٛژھ ساس رۄپیہِ اگر حظ تُہۍ بلکَس منٛز نِیو وُہ ترٕٛہ گرٛام نِیو تتھ گَژِھ بِلکُل گَژِھ تتھ ڈِسکاوُنٛٹ سُہ دِیو سُہ دِمٕہو نہٕ تۄہہِ بٕے یوٚت ڈِسکاوُنٛٹ کیٚنٛہہ سُہ کٔہٕنٛۍ پرواے حظ چھُنہٕ بہٕ دِمٕہو تۄہہِ بہٕ دِمٕہو تۄہہِ خانٛدرٕ خٲطرٕ سٲالِم آیٹَم تۄہہِ گَژِھوٕ نہٕ کانٛہہ پَرے آسُن نہٕ گَژِھو تۄہہِ اَتھ لیٹَسٹہٕ راتھ بہٕ حظ وَنَو تۄہہِ بہٕ وَنو تۄہہِ یِتھٕ پٲٹھۍ اگر تُہۍ اَز یِیو مےٚ باسان گۄڈٕنیُک پیٖس گَژھِ تۄہے ڈِیلوَر تٔمہِ منٛزٕ وُنہِ چھُنہٕ سُہ کانٛسٕے ڈِیلوَر گوٚمُت وُچھ حظ یہِ ریٹ چھَو تۄہہِ آن لایِن چھِ حظ یہِ بَنیٚو تۄہہِ فی کُنہِ جایہِ البتہٕ مال مالَس حظ چھِ فرق اگر تۄہہِ مےٚ نِش گَژِھو مےٚ نِش بنیٚو تۄہہِ صاف مال یہِ دِمٕہو تۄہہِ بہٕ گارَنٹی لیٹ تۄہہِ حظ تۄہہِ حظ دِمٕہو بہٕ لیٹَسٹہٕ آہ بہٕ بہٕ حظ ہیٚکو تۅہہِ بہٕ ہیٚکو تۄہہِ ؤنی سُہ واٹس اَیٚپ تہِ کٔرِتھ کُس کُس ڈِیزایِن چھُ یا البتہٕ تٔمہِ کھۅتہٕ مےٚ باسان گَژِھو تۄہہِ تَمہِ کھۅتہٕ بہتر تۄہہِ ترٛاوَو بہٕ ؤنی لِنک اکھ ویب سایِٹ ترٛاوَو بہٕ ہسہٕ ٹھیٖک ٹھیٖک حظ چھُ بہٕ کَرو بہٕ کَرو تۄہہِ اچھا اچھا ٹھیٖک اَدٕ تیٚلہِ تۄہہِ چھُو پتہٕ سُہ ڈِیلوَر تہِ کَرُن آن لاینٕے بہٕ کَرو تۄہہِ تیٚلہِ سُہ کورِیر تھرٛوٗ ڈِیلوَر ٹھیٖک حظ چھُ بہٕ کرٕ بہٕ کرٕو گۄڈٕ یہِ کٲم بہٕ کَرو تۄہہِ وُنی واٹس اَیپس پیٚٹھ کیٚنٛہہ ڈِزایِن سیٚنٛڈ تُہۍ کٔرِو سِلیکٹہٕ پتہٕ کَرو أسۍ باقٕے فٔردَر کَتھ ٹھیٖک چھا حظ اَدٕ حظ کٕہٕنٛۍ پرواے نہٕ بہٕ کَرو تۄہہِ ؤنۍ سیٚنٛڈ اَدٕ حظ بِہِو حظ تُہۍ خۅدایَس حوال ہا